اَلسلامُ علیکُم ورحمتہ اللہِ وبرکاتہوٗ اُمید چھُس کَران کہِ تُہۍ چھُو سٲری ٹھیٖک پٲٹھۍ گَرٕبار چھِ ٹھیٖک پٲٹھۍ اَہل عیال چھُ ٹھیٖک تہٕ بَچہٕ ٹھیٖک یُس ہَسا یہِ کانسٹِپیشَن چھِ یعنی کہِ یعنی کہِ سا کٲشِر پٲٹھۍ وَنو قبض یُس یہِ قبض سہِ یہِ ہَسا چھِ اَکھ سُہ کَنڈِشَنہ یَتھ منٛز أکِس اِنسانَس پِیشاب کَرنَس منٛز چھِ گژھان واریاہ زیادٕ پرٛابلِم مطلب یہِ اِنسان چھِ کَران کَم کَم پیشاب تہٕ بیٚیہِ چھِ یہِ کَران ڈرٛاے پیشاب تہٕ بیٚیہِ پیشابُک یُس یہِ پسیج چھِ یُس یہِ پیشاب جِسمہٕ منٛز خٲرِج چھِ گَژھان تہٕ یہِ چھُنہٕ کُیِک گَژھان کینٛہہ اَتھ چھِ تھوڑا أمِس ٹایِم لَگان تہٕ أمِس چھِ اَتھ منٛز ہٮ۪کان تھوڑا دَگ تہِ فیٖل گٔژھِتھ تہٕ اَتھ خٲطرٕ چھِ دۄنوَے اَتھ خٲطرٕ چھِ انٛگریٖز علاج تہِ کَران یہِ چھِ اِنٛگلِش میڈِسَن چھِ یِم چھِ اِگان اِستعمال تہٕ بیٚیہِ چھِ کَران کٲشُر میڈِسَن تہِ مطلب کٲشُرعلاج تہِ گَرو منٛز چھِ اَتھ کٲشُر علاج چھِ اَتھ منٛز زیادٕ اگر ہَسا یہِ کٲنٛسہِ نفرَس چھِ آسان أمِس چھِ أسۍ زیادٕ دِوان بَبرِ ترٛیش چھِ أسۍ زیاد چٮ۪وان بَبرِ تریش بَبرِ ترٛیش سۭتۍ چھِ أمِس یہِ قبٕض یُس چھِ یہِ چھِ پھٹان یُتُے یوت نہٕ کینٛہہ أمِس چھِ یہِ چھِ کھٮ۪وان کٲم اگر یہِ مُجہِ کھیٚیہِ یہِ کھیٚیہِ نیٖجَے مُجہِ چاہے یہِ سلاد بَدلہٕ کھیٚیا یا یہِ ڈیریکٹ یِتھَے پٲٹھۍ مُڑ کھیٚیا ژَپیو سۭتۍ اَمہِ سۭتۍ تہِ چھِ أمِس یہِ کانسٹِپیشَن یۄس أمِس چھِ یعنی کہِ یُس یہِ قبض چھِ أمِس یہِ قَبض چھِ گَژھان برٛیک یہِ قَبض چھِ گژھان برٛیک یہِ چھُ پھُٹان باڈی ہُنٛد یہِ ایٚکسٹرا میٹیٖریَل یُس چھُ یہِ ویسٹیج چھےٚ یہِ نٮ۪بر کَڑنَس منٛز چھِنہٕ پَتہٕ أمِس دِقت یِوان کِہیٖنۍ بیٚیہِ چھِ ہٮ۪کان یہِ گازرِ کھٮ۪تھ اَتھ منٛز بیٚیہِ چھِ اَتھ منٛز ہٮ۪کان لٲر کھٮ۪تھ تہٕ بیٚیہِ چھِ اَتھ منٛز ساروی کھۄتہٕ زیادٕ علاج أمِس چھِ سَرٕد سَرٕد سِنۍ کھیٚنۍ تہٕ بیٚیہِ چھِ أمِس کھیٚنۍ زیادٕ یِم ہَسا گرٛیٖن یِم ہَسا سَبٕز سِنۍ آسان سَبٕز سِنۍ خۄشِک سِنۍ ہوٚکھۍ سِنۍ چھِنہٕ أمِس کھیٚنۍ کینٛہہ یا خۄشک سِنۍ أمِس چھِ زیادٕ تر یِمَے گرٛیٖن کھٮ۪ن کھیٚنۍ سَبٕز یِم آسہِ مِثال کے طور پر یَتھ منٛز ہاکھ چھِ یِوان ییٚمہِ منٛز پالَک چھِ یِوان یَتھ منٛز پھل گوٗبی بَندگوٗبی چھِ یِوان تہٕ بیٚیہِ چھِ أمِس اَتھ منٛز سلاد تھاوُن جٲری یوٗت یہِ سلاد جٲری تھاے تیوٗت چھِ أمِس گژھان یہِ قَبض جلدی پھٹان یا کیل چھِ یہِ کھٮ۪وان اَمہِ کیلہِ سۭتۍ چھِ أمِس جلد سے جلد یہِ قبض پھُٹان الغرض چھِ اَتھ منٛز زیادٕ تَر بہتر علاج یِم اَسہِ گَری چھِ اَسہِ یِم نٮ۪ران مُجہِ گۄگجہِ مُجہِ چھِ لٲر چھِ ٹھیٖک چھےٚ حظ گازرِ چھےٚ یِم چھِ آلموسٹ پرٛٮ۪تھ کٲنٛسہِ گام گامَن منٛز عام یہِ ایویلیبٕل یِم سَبزی پرٛٮ۪تھ کُنہِ پَن پنٛنِس آنٛگنَس منٛز حظ ایٖزلی چھِ یِم اٮ۪ویلیبٕل گژھان تہٕ یِم چھِ أمِس اَتھ منٛز علاج اگر یہِ یِم علاج کَرِ تہٕ بالکُل چھِ گژھِ أمِس یہِ کانَسٹپیشن جلدی خرٕچ وۄنۍ یُس یہِ اَنان چھِ یہِ اِنٛگلِش میڈِسَن یُس یہِ اَنان چھےٚ یہِ پیشَنٹ اَکھ یہِ کانسٹپے کانسٹپیشن وول تہٕ أمِس چھِ گژھان کٲم اَکھ گوٚو أمِس پونٛسَن ہُنٛد تہِ نۄقصان تہٕ بیٚیہِ چھِ اَتھ آسان سایڈ اِفٮ۪کٹ تہٕ یہِ چھِ جسمَس تہِ تھوڑا نۄقصان واتناوان گوٚو وۄنۍ اگر یہِ گَرِکُے علاج کَرِ گَرَس منٛز چھِ علاج اَکھ بَچَن أمِس گۄڈن۪تھٕے پَنٛنہِ رۄپیہِ داہ تہِ بَچنَس پَنُن ٹایِم تہِ بَچَس دُکانَس پٮ۪ٹھ چھُس نہٕ گژھُن دوا انٛنہٕ خٲطرٕ یا نِنہٕ خٲطرٕ یہِ ٹایم تہِ بَچَس اگر دوٗرِ پییَس دَوا اَنُن تہٕ گوٚو کِراے تہِ بَچس تہٕ بیٚیہِ چھِ گژھان کٲم تہٕ اگر وۄنۍ یہِ یِہ کٲشِر علاج کَرِ أمِس بَچَن پونٛسہٕ تہِ ٹایِم تہِ أمِس بَچہِ سورُے چیٖز بَچہِ أمِس بیٚیہِ چھِ ساروی کھۄتہٕ زیادٕ یِم یِمَن چھِنہٕ کانٛہہ سایڈ اِفیٚکٹ کِہیٖنۍ اَمہِ سۭتۍ چھِ سٲنۍ باڈی بِلکُل فِٹ روزان یُس اَسہِ ٲس باڈی تِژھٕے چھِ روزان اَکھتُے گژھِ سٕٹرٛانگلی تہٕ کَمزور گژھِ نہٕ کینٛہہ تہٕ بیٚیہِ چھِنہٕ آسان زیادٕ یِم تیٖل ویٖل چھِ یِم چھِنہٕ اَتھ سِنِس زیادٕ ترٛاوٕنۍ کِہیٖنۍ اَتھ منٛز چھِ زیادٕ تَر کوٗشِش کَرٕنۍ سبزی سبزی کھٮ۪نٕچ ہاکھ کھٮ۪نٕچ تہٕ لٲر مُجہِ یِم ہَسا چھِ اَتھ عام چیٖز یا گازرِ یِم چھِ سلاتَس منٛز یا لیوٚم اکھ تہِ ہٮ۪کو چیٖرتھ ترٛٲیِتھ یِم چھِ اَتھ اَہم چیٖز اَتھ کَنسٹِپیشنہِ منٛز زانہِ سُے ییٚمِس بِچارَس یہِ کَنسٹِپیشَن ٲس سٮ۪ٹھاہ عذاب کران یہِ بٮ۪مٲرۍ باقٕے وَسلام